اَسلامُ علیکُم تُہۍ چھِو حظ محمد حامدٕنۍ پٮ۪رَنٛٹٕس اہن حظ اہن حظ أسۍ حظ چھِ گورمنٛٹ مِڈل سکوٗل بانٛڈی پورہ پٮ۪ٹھ حظ ٹیٖچَر حظ أمۍ سٕنٛدۍ وۄستاد جی حظ أمِس تُہٕنٛدِس بَچہِ سٕنٛدۍ حظ بَس حظ شُکُر حظ رۄبَل عزتس کُن گُزٲرِش حظ ٲس اہن حظ اہن حظ اہَن حظ تۄہہِ سۭتۍ اوسُم اَکھ مَشوَرٕ حظ کَرُن یہِ حظ یہِ تُہُنٛد بَچہِ یَتھ سکوٗلَس منٛز پَران چھِ ٲٹھمہِ جمٲژ چھُ یہِ پَران حظ تُہُنٛد بَچہِ چھِ واریاہ اَصٕل پَران یہِ چھِ واریاہ قٲبِل بَچہِ حظ قٲبِل تٔریٖن بَچہِ چھِ حظ یہِ مگر أمِس منٛز چھِ یہِ خٲمی حظ یہِ چھِنہٕ دۄہَے دۄہَے یَتھ سُکوٗل یِوان کِہیٖنۍ تہِ نَن حظ وَ حظ ٲس مےٚ تۄہہِ

اچھا حظ بے شک بے شک اِتہِ حظ چھُ ضُروٗری گوٚو یا اَمیُک مطلب گوٚو أمِس تُہٕنٛدِس بَچَس چھِ آٹو موبایِل اِنجیٖنٔرِنٛگ منٛز دِلچسپی مگر مگر تۄہہِ چھُ یہِ گُزٲرِش کَران تُہۍ کٔرِو أمۍ سٕنٛدِس ذہنَس منٛز أمۍ سٕنٛدِس دٮ۪ماغَس منٛز ترٛٲیِو تُہۍ یہِ خیال کہِ گۄڈٕ چھے ژےٚ پَڑٲے سکوٗلٕچ یُس تُہ یہِ ژاٹہٕ حال یِوان چھُ گۄڈٕ چھِ چانہِ خٲطرٕ گۄڈٕنیُک درجے ژاٹہٕ حال تھاوان ییٚلہِ تُہۍ یَتھ ژاٹہٕ حالَس منٛز اَصٕل پٲٹھۍ پٔرِتھ لیٚکھِتھ ہیٚکِو بٔہمہِ جَمٲژ پاس کٔرِو تمہِ پَتَن ہٮ۪کہِ یہِ اَصٕل پٲٹھۍ دٲخلہٕ نِتھ آٹو موبایل اِنجیٖنرِنٛگ منٛز تہٕ تُہُنٛد بَچہِ بَنہِ واریاہ بوٚڑ اِنجیٖنیر

بے شک حظ بے شک بے شک تَوے حظ کَرے مو مےٚ تۄہہِ یہِ فون حظ کَرے مو أمی موٗجوٗب مےٚ دوٚپ تُہۍ تہِ سَمجھو پَڑٲے ہٕنٛز بَس حظ بَس باقٕے چھِ تُہُنٛد بَچہِ واریاہ اَصٕل مگر یَتھ ژاٹہٕ حالَس منٛز کُن گٔژھ أمِس گوٚژھ زیادٕ دِلچَسپی بَڑٕنۍ حظ ذہن گوٚژھ أمِس یی بَڑُن کہِ یہِ گژھِ ہے دۄہَے دۄہَے یَتھ ژاٹہٕ حالَس منٛز حٲضِر گژھُن حظ اَدٕ حظ اَدٕ حظ شُکریہ یِہے ٲسٕم گُزٲرِش حظ تُہُنٛد وق دنہٕ خٲطرٕ واریاہ زیادٕ شُکریہ حظ اَدٕ حظ اَصٕل بے شک بے شک ٹیٖچرٕ سُنٛد تہٕ أکِس وست أکِس وۄستاد سُنٛد تہٕ أکِس مٲلِس ماجہِ ہُنٛد رول چھُ واریاہ زیادٕ ضُروٗری اَدٕے چھِ بَچہِ ہٮ۪کان برٛونٛہہ کُن پٔکِتھ حظ بے شک بے شک اَدٕ حظ اَدٕ حظ تُہُنٛد وق دِنہٕ خٲطرٕ شُکریہ حظ اَدٕ حظ اَسلام علیکُم